اَگرے أسۍ وٕچھو ؤنکٮ۪نُک مطلب دُنیا مطلب اَمِکۍ اَمِکۍ خیالات کیاہ چھِ دُنیا چھُ ؤنکٮ۪ن ماڈٲرٕن تہٕ یہِ چھُ سانہِ خٲطرٕ واریاہ اَصٕل تہٕ ؤنکٮ۪ن چھُ ماڈٲرٕن دُنیاہ کہِ اَمہِ سۭتۍ آیہِ تِکیازِ اَمہِ سۭتۍ آیہِ لُکن واریاہ زیادٕ آسٲنی تِکیازِ ؤنکٮ۪ن چھِ مِنٹَن ہنز کٲم چھِ ؤنکٮ۪ن گَنٹَن ہنز کٲم چھِ ؤنکٮ۪ن مِنٹَن تہٕ سٮ۪کَنڈَن منٛز ہٮ۪کان سٲری اِنسان کٔرِتھ تِکیازِ ؤنکٮ۪ن چھُ ماڈٲرٕن دُنیا چَلان ؤنکین چھُ ہَر کانہہ ہَر کانہہ کٲم چھُ ؤنکٮ۪ن گژھان مٮ۪شیٖن سۭتۍ ؤنکٮ۪س چھُ اِنسانَس واریاہ زیادٕ آسٲنی آسٲیِش یِوان تِکیازِ ؤنکٮ۪ن چھُ ہَر کانہہ کٲم کران ؤنکٮ۪س مٮ۪شین سۭتۍ بَتہٕ رَنان مٮ۪شیٖن سۭتۍ پَلو چھَلان مٮ۪شیٖن سۭتۍ مطلب ہَر کانہہ کٲم کُن آسہہِ گژھُن تہٕ گاڑِ منٛز کیٚنہہ آسہِ ہَوایہِ جَہازن منٛز ٹرٮ۪نن منٛز ؤنکٮ۪ن چھُ ہَر کانہہ کٲم چھِ ؤنکٮ۪ن آسان اِنسانَس خٲطرٕ اِنسانَس خٲطرٕ آو یُس یہِ ؤنکٮ۪نُک دُنیاہ آو یہِ آ مطلب واریاہ آسٲنی چھِ اَتھ منٛز ؤنکٮ۪ن چھِ اِنسانن اِنسانن رٮ۪تہٕ وادَن ہنز کٲم چھِ ؤنکٮ۪ن کٲم چھِ ؤنکٮ۪ن گٲنٹَن منٛز گژھان دۄہ وادَن ہنز کٲم چھِ ؤنکٮ۪ن گَنٹَن منٛز گژھان یا گَنٹہٕ وادَن ہنز کٲم چھِ ؤنکٮ۪ن سٮ۪کَنڈَن منٛز گژھان اِنسانَس خٲطرٕ آو یُس یہِ ؤنکٮ۪نُک دور چھُ یہِ آو اِنسانَس خٲطرٕ واریاہ زیادٕ آسٲیِس آیہِ اَمہِ خٲطرٕ یہِ یِم چھِ میٲنۍ خَیالات أزکہِ دُنیاہ کِس بارَس منٛز تِکیازِ یہِ چھُ واریاہ اَصٕل اَسہِ خٲطرٕ آو ؤنکٮ۪ن واریاہ زیادٕ آسٲیِش تہٕ بیٚیہِ اَگر أسۍ وُچھو دُنیا کوتاہ دُنیاہ گوٚو واریاہ زیادٕ چٮ۪نج کیازِ برونہہ اوس برونہہ ٲسۍ مطلب اَگر وٕچھو کیاہ چٮ۪نج آیہِ برونہہ اَگرے وٕچھو أسۍ ٲسۍ وۄتھان تہٕ گژھان ٲسۍ رِشتٔدارَن ہُند ٲسۍ گژھان دۄہواد ٲسۍ لگان رٮ۪تہٕ واد ٲسۍ لگان مَگر آز آز چھِ أسۍ دۄہَس منٛز یِوان مطلب پوٗرٕ کَشمیٖرَس منٛز ہٮ۪کَو أسۍ آز دۄہَس منٛز یِتھ سٲرسٕے پھیٖرِتھ مَگر برونہہ برونہہ اوس لَگان رٮ۪تہٕ واد اَگرے شَہر دۄہ واد اَگرٕے شَہر گژھو یا رِشتہٕ دارو سُند یا رِشتٔدار سُند گژھو کٲنسہِ ہُند رٮ۪تہٕ واد اوس لَگان آز چھُ دۄہَس منٛز یِوان رِشتہٕ دارَن ہٕندِ پھیرِتھ یا کُنہِ ساتہٕ اوس رِشتہٕ دارَن ہٕندۍ ٲسۍ پٮ۪وان خبر اَنٕنۍ نَفر اوس پٮ۪وان سوزُن ترے دۄہ ٲسۍ لَگان ؤنکٮ۪ن چھِ ہٮ۪کان أسۍ گرِ بِہِتھ موبایِل فون کہِ ذٔریعہِ چھِ ہٮ۪کان أسۍ ؤنکٮ۪ن ہَر کٲنسہِ رِشتہٕ دار سٕنز خبر ہٮ۪تھ یا ویٖڈیو کال کران سٮ۪وٚد زَن چھُ باسان مےٚ سُہ اِنسان چھُ مےٚ ؤنکٮ۪ن برونہہ کَنۍ بِہِتھ تِتھ کٔنۍ چھِ تٔمِس اِسانَس أسۍ خبر ہٮ۪وان دُنیاہ گوٚو واریاہ زیادٕ چٮ۪نج واریاہ زیادٕ چٮ۪نج آیہِ یَتھ دُنیاہَس منٛز مَگر أمۍ کٔرۍ اَسہِ خٲطرٕ کٔرۍ أمۍ واریاہ زیادٕ آسٲیِش آسہِ خٲطرٕ آیہِ واریاہ زیادٕ آسٲیِش یۄس یہِ چٮ۪نج آیہِ دُنیاہَس منٛز یُس یہِ ؤنکٮ۪ن ماڈٲرٕن دُنیاہ چھُ بَنٮ۪ومُت یُس یہِ ؤنکٮ۪ن ماڈٲرٕن دُنیاہ چھُ نَنٮ۪ومُت یُس یہِ پرون اوس سُہ ٲسۍ اِنسان سٔندۍ خٲطرٕ ٲسۍ واریاہ زیادٕ سختی یِوان تَمہِ سۭتۍ پَلو اَگر ٲسۍ پٮ۪وان چھلٕنۍ گَنٹہٕ واد ٲسۍ لَگان ؤنکٮ۪ن چھِ ہٮ۪کان دَہن مِنٹَن منٛز پوٗرٕ مَکانٕکۍ پوٗرٕ گرٕکۍ چھِ ہٮ۪کان پَلو چھٔلِتھ پَتہٕ اوس پٮ۪وان رَنُن گٲنٹہٕ واد ٲسۍ لگان ؤنکٮ۪ن چھِ ہٮ۪کان مِنٹَن منٛز چھِ ہٮ۪کان ؤنکٮ۪ن بَتہٕ رٔنِتھ یِژاھ زیادٕ چٮ۪نج آیہِ یَتھ دُنیاہَس منٛز یوٗتاہ زیادٕ چٮ۪نج گوٚو یہِ دُنیاہ اَسہِ خٲطرٕ آیہِ اَمہِ سۭتۍ آیہِ واریاہ زیادٕ آسٲیِسش